اننت ناگٕکۍ زیادٕ تر لٕکھ چھِ ہارٹکلچر شوبَس سۭتۍ وابسطٕ یِم چھِ مُختلف قٕسمَن ہٕنٛدۍ ژوٗنٹھۍ بَناوان تَتھ منٛز چھُ یِوان گولنٛڈن چھُ یِوان ڈلیشس چھُ یِوان مہرٲجی چھ یِوان تریل چھِ یِوان یِتھٕے کٔنۍ چھِ نٔۍ نٔۍ ویرایٹی تہِ اَتھ منٛز یِوان یِتھ منٛز کلا چھِ یِوان گلا شِنکو چھ یِوان یِتھٕے کٔنۍ چَمورا چھُ یِوان یِتھٕے کُنہِ ہٮ۪کو أسۍ ؤنِتھ ایڈم چھ یِوان آز یِم چھِ واریاہ نٔۍ نٔۍ قٕسم ژوٗنٛٹھٮ۪ن ہٕنٛدۍ تہٕ اَگر أسۍ وٕچھو یِم ژوٗنٛٹھۍ باغ چھِ یا تہِ ٲبیس منٛز یا تہِ خۄشِک زٔمیٖنَس منٛز یِوان وۄپداونہٕ خۄشِک زٔمیٖن چھُ آسان مَگر ڈِپیٚنٛڈ کَنارن پٮ۪ٹھ یعنے تَتھ گژھِ آسٕنۍ ضروٗری آبٕچ فیٚسلٹی ییٚلہِ تَتھ آبٕچ فیسلٹی آسہِ تیٚلہِ کَرن ژوٗنٹھۍ تہِ گروتھ تہٕ کُلۍ تہِ اَگر نہٕ آبِچ وۄنۍ فیسلٹی آسان چھِ گورمیٚنٹن چھِ مُختلِف گامَن منٛز لِفٹ اِرگیٚشن سکیٖم تھٲومَژٕ ایویلیٚبٕل تہٕ اَتھ منٛز چھِ ہٮ۪کان یِم گریٖسۍ بٲے پَنٕنۍ خۄشِک زٔمیٖنَس تہِ آب شیٖرِتھ تہٕ وۄنۍ اَگر نہٕ کُنہِ جایہِ لِفٹ اِرِگیٚشن ہٮ۪کان چھِ وٲتِتھ تہٕ تٕم باغ وٲلۍ یِم یِژھان چھِ نیہِ نیہِ ویرایٹی بَناونہِ پَنٕنہِ زمیٖنَس منٛز تِم ہسا چھِ تیٚلہِ کران کٲم تِم چھِ بورویٚل بَناوان تہٕ لِہازا کٔرِتھ ییٚلہِ بورویل تِمن باغَس منٛز ایویلیبٕل چھُ آسان تِم چھِ ہٮ۪کان ژوٗنٹھۍ قٕسم زیادٕ تر چھِ تٕم ہاے ڈینٛسٹی پریفر کران تہٕ تِم چھِ ڈفرنٛٹ ویرایٹی یَتھ منٛز گالا چھُ زیادٕ تر آسان مشہوٗر تہٕ گالا چھِ یِم زیادٕ تر بَناوان تہٕ اَتھ چھِ ریٹ ویٹ دِوان یِوان اَصٕل تہٕ لِہازا کٔرِتھ چھِ یِم پریفر کران یہٲے گالا تہٕ باقٕے اَگر أسۍ وٕچھو اَمہِ مٔزیٖد چھِ اننت ناگٕکۍ لُکھ کیٚنٛہہ تیٖر تہِ ہٮ۪کان رٔچھتھ تہٕ یِمن چھُ یِمن تیٖرن نِش واریاہ فٲیدٕ مِلان اکھ گوٚو اکھ چھِ ہٮ۪کان یِم کُنہِ تہِ ساتہٕ اَگر یِمن سختی آسہِ رۄپین دہن ہٕنٛز تہٕ یِم چھِ ہٮ۪کان تیوٗر کٔنِتھ تہٕ یِم چھِ ہٮ۪کان پَنُن تمہِ ساتہٕ یہِ گرٕ چلٲیِتھ تہٕ یِتھٕے کٔنۍ چھُ أمِس تیٖرَس نِش نیٚران پَتہٕ ییر تہِ سُہ تہِ چھُ ہٮ۪کان یِم کٕنِتھ تہٕ تَتھ تہِ ہٮ۪کان تِم کاروبار کٔرِتھ تہٕ یِتھٕے کٲٹھۍ چھِ کیٚنٛہہ لُکھ اَگر أسۍ وٕچھو تِم چھِ گاڈٕ رَچھان ییٚتہِ چھِ واریاہ گاڈٕ فارم تَمہِ سۭتۍ تہِ چھِ یِم اننت ناگٕکۍ لُکھ پَنُن روزگار ہٮ۪کان کَمٲیِتھ تہٕ بیٚیہ ہٮ۪کو أسۍ ؤنِتھ مُختلِف کراب چھِ یِم بَناوان اَتھ منٛز چھُ یِوان رایس زیادٕ تر یُس پیڈی پٕلانٛٹ چھُ آسان یعنے یَتھ أسۍ دانہِ چھِ أسۍ ونان تہٕ سُہ تہِ چھُ واریاہ زمیٖن چھُ یُس پٮ۪ٹھ دانہِ چھُ یِوان کرنہٕ دانہِ مٔزیٖد چھُ آسان بیٚیہِ کیٚنٛژس حِصس پٮ۪ٹھ یَتھ کُلۍ چھِ آسان رُومٕتۍ تازٕ تازٕے تَتھ چھِ وٕنٛکیس زیادٕ تر یِوان مکٲے بَناونہٕ دۄن ترٚین ؤرین چھِ یِم یوٗت کال یِم کُلۍ چھِ باسان وۄنۍ گٔیے بٔڑۍ تیوٗت کال چھِ یِم کران کٲم مطلب یِم چھِ یِمٕے کُلۍ یِم مکایہِ کُلی تَتھ رُوان تہٕ اَمہِ مٔزیٖد چھِ کٕنک تہِ کیٚنٛہہ زن علاقن منٛز ٲسِتھ تہٕ بیٚیہِ چھِ اَمہِ مٔزیٖد یِم باقٕے فروٗٹس یَتھ منٛز ژَیرٕ چھِ یِوان ٲر چھِ یِوان دَچھ چھِ یِوان دٲن چھِ یِوان تہٕ کِوی چھُ آسان نوٚو نوٚو آمُت مارکیٚٹس منٛز سُہ تہِ چھُ ہٮ۪کان وۄپدٲیِتھ تہٕ بیٚیہِ ژٕنن ؤنن تہِ چھِ اَتھ منٛز یِوان تہٕ بادم بادم گٔیے وۄنۍ تھوڑا کَمے وۄنۍ چھِ بادم واریاہ کَم نیران تہٕ تِکیازِ تِمن گٔیو مرکیٚٹ ڈوُن واریاہس ٹایمَس تہٕ لُکو کٔرۍ تِم تِہنٛز بیکھ بُنیادٕے کٔر تِمو پَتہٕ خَتم